سارِوٕے کھۄتہٕ اِمپارٹیٚنٛٹ تیکنالوجی یِم ہسا میٛٲنۍ لایف کٔر چینج سُہ ہسا چھُ لیپ ٹاپ تہٕ موبایِل فون موبایِل فون ہسا چھِ زیادٕ کٔرمٕژ زِ ییٚمہِ تھرٛوٗ ہسا چھُ اِنسان اِنٹرنیٹ کران یوٗز تہٕ یاہَس یہِ چھُ پَڑایہِ ہُنٛد ذریعہِ باقین چیٖزَن ہُنٛد آل موسٹ پرٛتھ کُنہِ چیٖزُک ذریعہِ بَنیٛوومُت مےٚ خٲطٔر تہٕ باقٕے ٹیکنالوجی تہِ ہسا چھُس أندۍ أندۍ وُچھان یِتھٕ پٲٹھۍ مِشیٖن چھےٚ آسان یِم زَن سانہِ کامہِ گرِچ چھِ ایٖزِی کران فار ایٚکزامپٕل دانہِ دانہِ مِشیٖن چھےٚ آسان وغیرہ وغیرہ مِشیٖن چھےٚآسان واشِنٛگ مِشیٖن چھِ گرِ گرَن منٛز آسان فین چھِ یہِ ہسا ہیٖٹر چھُ سوٚن واریاہ کیٚنٛہہ چھِ گیس ٹیٚکنالوجی چھِ یِمو یِمو ہسا چھِکھ واقعی سٲنۍ لایف کٔرمٕژ واریاہ زیادٕ ایٖزِی یِوٗتُے یوت چھُنہٕ سٲنۍ زِنٛدگی ہسا چھِ پوٗرٕ کَل پوٗرٕ پٲٹھۍ اَز ٹیکناوجی منٛز جُڑِتھ اَگر ٹیکنالوجی کَڈہون نیٚبر تہٕ سٲنۍ زِنٛدگی ہسا گژھِ وٲٮعی واریاہ زیادٕ مُشکِل